ہیٚلو اسلام علیکُم تُہۍ چھِو حظ پرسا پٮ۪ٹھ پارسا فُڈ سِٹور اَسہِ حظ کَریو فُڈ حظ آرڈَر اَسہِ کَریو یہِ ہَسا یہِ چاینیٖز فُڈ حظ کَریو آرڈَر أسۍ أسۍ چھِ یَژھان زانُن حظ کہِ یہِ کَر واتہِ یور حظ سٲنِس یَتھ یہِ سٲنِس ایٚڈرَسَس پٮ۪ٹھ کَر واتہِ حظ یہِ اَسہِ چھُ ٹایم حظ تھوٚمُت تہٕ ؤنکیٚس بَجے کاہ حظ اَسہِ گژھِ واتُن حظ یہِ اَسہِ چھِ مہمان حظ گیسٹَن چھُ آز یُن اَسہِ اَسہِ گژھِ واتُن یہِ برابر حظ ترٛےٚ بَجے تام اَسہِ گژھِ برابر حظ واتُن یہِ ترٛےٚ بَجے تام تِکیٛازِ اَسہِ گژھِ نہٕ اَسہِ آسہِ مہمان یِنہٕ وٲلۍ تِمن گژھِ نہٕ پیٚون پیارُن حظ کِہیٖنۍ تُہۍ ؤنۍ تو أسۍ پَنٕنۍ حظ برابر ڈیٚلِؤری ٹایِم کٔژِ واتہِ تُہُنٛد تُہۍ کٔرِوا برابر حظ روٗلٕز فالو اَسہِ واتہِ برابر حظ ہاں وٕنکٮ۪ن بَجے کاہ اَتھ چھُ ٹایم حظ بہہ اَکھ زٕ ترٛےٚ وٕنۍ چھِ ژور گَنٹہٕ حظ ژورَن گَنٹن گژھِ واتُن حظ ایسٹِمیٹٕے ڈیٚلؤری حظ آ ڈیٚلِؤری ٹایم ایٚڈرَس چھُ اَتھ حظ یہِ چھُ سٔرکیوٗلَر روڈ مین چوک پُلوامہ آ سَر بیٚیہِ تُہۍ لیٚکھِو ایٚڈرَس حظ بیٚیہِ سٔرکوٗلَر روڈ مین چوک پُلوامہ اَپوزِٹ کلاک ٹاوَر آ بِلکُل حظ بِلکُل بِلکُل بِلکُل أسۍ چھِ پیٛاران حظ ترٛےٚ بَجے تام گژھِ اَسہِ ڈیٚلِوَر حظ گژھُن یہِ چاینیٖز فُڈ حظ اَدٕ حظ چلو سلام علیکُم